کاڈنیٹرٕ سُنٛد سوال چھِ آسان زِ اگر تۄہہِ کُنہِ آفِسَس جب کَمپٔنی منٛز نوکری ملیو تُہۍ کیٛاہ ہیٚکِو تَتھ کَمپٔنی خٲطرٕ کٔرِتھ کہِ تُہۍ کۭژاہ مطلب محنت ہیٚکِو کٔرِتھ تہٕ تُہۍ کیٛاہ ہیٚکِو تَتھ تمَن دِتھ یورٕ گژھِ تَتھ جواب دیُن زِ اگر مےٚ کُنہِ کَمپٔنی منٛز نوکری ملہِ تہٕ بہٕ کَرٕ محنت خوٗن پٔسیٖنہٕ کَرٕ بہٕ کُنُے تہٕ کَرٕ ایٖژاہ محنت زِ تمَن گژھِ میٛانہِ سۭتۍ فٲیدٕ واتُن یُتھ یہِ مطلب یُس تَتھ کَمپٔنی ناو چھِ سُہ گژھِ میٛانہِ سۭتۍ تھوٚد روزُن تہٕ ناو گژھِ تمہِ سۭتۍ مشہوٗر گژھُن زِ امِکۍ اَمِکۍ مُلٲزِم چھِ واریاہ زیادٕ کٲم کَران پَنُن دِماغ لگٲیِتھ کینٛہہ نوٚو ایجاد کٔرِتھ ییٚمہِ سۭتۍ کَمپٔنی واریاہ زیادٕ مٔش مشہوٗر تہِ گژھِ تہٕ کَمپٔنی روزِ ناز کہِ سانہِ کَمپٔنی منٛز چھِ ایُتھ کانٛہہ مُلٲزِم کٲم کَران تہِ پَنٕنۍ پَنٕنۍ محنتہٕ سۭتۍ ہیٚکہِ اِنسان کینٛہہ تہِ کٔرِتھ حٲصِل تہٕ ییٚلہِ پَنٕنۍ محنت کَرِ تہٕ کَمپٔنی تہِ گژھِ واریاہ زیادٕ خۄش